اگر ہَسا کٲنٛسہِ کٲشرِس آسہِ کٲنٛسہِ سۭتۍ کوٚمنِکیٹ کَرُن یُس ییٚمِس نَہ سا کٲشِر زبان آسہِ پاے کیٚنٛہہ اکھ کٲشُر ہَسا چھُ ہیٚکان آسٲنی سان تٔمس سۭتۍ کتھ کٔرِتھ اردو وَس مَنٛز اِنٛگلِشَس مَنٛز تِکیٚاز تہِ ٲں اسہِ یم کتاب چھِ یُس ہَسا سٲنِس سیٚلبَسَس مَنٛز چھُ آسان تِم کتاب ہَسا چھِ اِنٛگلِشَس تہٕ اردو وَس مَنٛزٕے آسان لیٚکھِتھ تَوٕ موٗجوب أسۍ ہَسا چھِ یم زٕ زبان اصٕل پٲٹھۍ زانان تہٕ أسۍ چھِ ہیٚکان بوتھ یم ریٖڈ رایٹ تہٕ بیٚیہِ چھُ اسہِ امیٛک سمٕجھ تہِ اصٕل پٲٹھۍ تہٕ تَوٕ موٗجوٗب چھُ مےٚ باسان کہِ أسۍ ہیٚکو آرام سان کٲنٛسہِ اِنسانَس سۭتۍ کوٚمنِکیٹ کٔرِتھ اردو تہٕ اِنٛگلِش سۭتۍ یُس نہٕ کٲشُر آسہِ زانان کیٚنٛہہ